ہَتہٕ حظ بہٕ حظ گٔیَس لال چوک واشِنٛگ مِشیٖن اَننہِ مےٚ نہ حظ ٲس نہٕ واشنٛگ مِشیٖن مےٚ حظ ٲس پرٛابلِم گژھان پَلو چھَل تہٕ حظ بہٕ حظ گٔیَس أکِس دۄہ بہٕ حظ گٔیَس سرینگر حظ مےٚ نہ حظ ٲس پَیی سرینگر کَتھ چھِ وَنان بہٕ حظ گٔیَس سرینگر حظ گٔیَس بہٕ واشنٛگ مِشیٖن اَننہِ مےٚ حظ ٲس واریاہ پرٛابلِم اَسہِ گژھان أسۍ حظ چھِ یہِ أسۍ حظ چھِ گامٕکۍ اَسہِ حظ ٲس واریاہ پرٛابلِم گژھان حظ پَلو چھَل پَتہٕ حظ گٔیَس بہٕ ییٚتہِ پٮ۪ٹھ حظ گٔیَس بہٕ لال چوک ہَتہٕ حظ مےٚ نہٕ حظ پَیی لال چوک کَتھ چھِ وَنان دۄہ حظ رانوٚووُم پَتہٕ گٔیَس بہٕ لال چوک واشنٛگ مِشیٖن اَننہِ مےٚ نہ حظ ٲس نہٕ پَیی کَتھ دُکانَس چھُم کھَسُن حظ نہ حظ ٲسٕم پَیی کَتھ وانَس چھُم کھَسُن نہ دُکانسٕے نہ حظ ٲسٕم پَتہ مےٚ کَتھ جایہِ چھِ واتُن حظ واشنٛگ مِشیٖن اَننہِ پَتہٕ حظ کٔر مےٚ کٲم بہٕ حظ گٔیَس پَتہٕ واشنٛگ مِشیٖن اَننہِ مےٚ نہ حظ ٲس نہٕ پَیی کوٚت چھُم گژھُن پَتہٕ حظ کھٔژٕس ییٚتی سوموَس اگر حظ گاڑِ چھَس کھَسان تیٚمۍ حظ چھَم پنٛژاہ ڈَبَل ہیٚوان کِرٲے پَتہٕ گٔیَس سوموَس منٛز تیٚمۍ حظ ہیٚوتنَم ہَتھ ڈَبَل پَتہٕ حظ اوسُم بوے سۭتۍ تہٕ أکس جاے حظ وُچھُم بوٚڑ دُکان تہٕ اَکھتُے حظ دِژ أکِس دۄن تَتہِ حظ ٲس یہِ تَتہِ حظ ٲس یِم حظ ٹی وی کٕنان دوٚپُکھ یہِ چھی نہٕ واشنٛگ مِشیٖن دُکان یُس ژٕ کھٔژٕکھ واشنٛگ مِشیٖن دیُتہَم حظ بیٛاکھ اٮ۪ڈریٚس دوٚپہَم کوٚت تانۍ وات مےٚ نہ حظ ٲس نہٕ پَتہ مےٚ کوٚت چھِ گژھُن واشنٛگ مِشیٖن اَننہِ پَتہٕ حظ گٔیَس ووٚنُم حظ أکِس أتۍ کوٚرُم حظ مولوٗم وولوٗم تہٕ پَتہٕ حظ گٔیَس بہٕ تَتہِ پٮ۪ٹھ تہِ حظ لوٚگُم ہَتھ ڈَبَل پانٛژھ ہَتھ ڈَبَل حظ لٔگِم کِراے یِم حظ ٲسِم شُرۍ شُرۍ حظ کٔڑِم سکوٗل مےٚ نہ حظ اوس نہٕ بیٚیہِ گَرَس تہِ تِم حظ کٔڑِم یِہِنٛدے شُرٮ۪ن ہِنٛدۍ تاونہٕ حظ درٛایَس بہٕ مےٚ دوٚپ بہٕ اَننہٕ واشنٛگ مِشیٖن پَتہٕ حظ گٔیَس بہٕ أکِس دُکانَس منٛز تَتہِ حظ اوس بوٚڑ تہٕ تَتہِ حظ ووٚنمَکھ کھوٗژۍ کھوٗژی دوٚپمَس ییٚتہِ چھِ حظ واشنٛگ مِشیٖن کٕنان مےٚ حظ ٲس واشنٛگ مِشیٖن اَکھ اَنٕنۍ مےٚ حظ چھِ پرٛابلِم پَتہٕ حظ ووٚنَم تٔمۍ دوٚپُن اۭں ییٚکیٛاہ چھے واشنٛگ مِشیٖن چھے پَتہٕ حظ دوٚپمَس تَلہٕ حظ لَگیہِ بَلایہِ گوٚبرٕ مےٚ ہاو تہٕ صاف واشنٛگ مِشیٖن پَتہٕ حظ ہٲونَم تٔمۍ رۄپیہِ دَہ تہِ حظ پیٚیَم درٛوجی مگر مےٚ حظ مےٚ دوٚپ مےٚ گوٚژھ یُن فٲیِدٕ اَز حظ ٲس نہٕ تِژھ ہیٚکَتھ برونٛٹھ حظ ٲس یہِ چھَلان أتی ناگ اوس وۄکھلَس پٮ۪ٹھ ٲسۍ چھَلان کَملَن ٲسۍ لَتھ دِوان اَز حظ چھِنہٕ سۄ ہیٚکَتھ کِہیٖنۍ پَتہٕ حظ أنۍ مےٚ صاف کھٲجِم حظ دیُتُم حظ رۄپیہِ ساس ییٚمِس کِراے گاڑِ وٲلِس پَتہٕ حظ کھٲجنَم تٔمۍ واشنٛگ پَتہٕ حظ لٲج مےٚ حظ درٛایے سۄ واریاہ اَصٕل واشنٛگ مِشیٖن تَتھ منٛز حظ ٲسٕس بہٕ کَملہٕ تہِ چھَلان تَتھ منٛز ٲسٕس بہٕ لینٛفہٕ وورِ چھَلان تَتھ مںٛز ٲسٕس بہٕ شیٖٹ چھَلان تَتھ منٛز ٲسٕس بہٕ بقٲیَت بقٲیَت پَلو چھَلان مےٚ حظ درٛایے سۄ اَصٕل سۄ واشنٛگ مِشیٖن اَصٕل حظ درٛایے پَتہٕ حظ ٲس مےٚ گَرَس منٛز أتی زٲم تٔمۍ تہِ ہیٚچھ مےٚ پَتہٕ سۄ چَلاوٕنۍ تٔمِس تہِ حظ ہووُم پَتہٕ حظ مےٚ نہ حظ ٲس نہٕ پانَس تہِ گۄڈٕ پَتہٕ حظ ٲس ہمسایَن اَسہِ واشنٛگ مِشیٖن پَتہٕ حظ ٲنۍ مےٚ ہمساے باے دوٚپمَس تَلَے لَگیہِ بَلاے کوٗری مےٚ ہیٚچھناوتہٕ یہِ واشنٛگ مِ پَتہٕ حظ آے ہُہ سوے تہٕ ہیٚچھنٲونَس حظ پَتہٕ حظ کٔر مےٚ کٲم پَتہٕ حظ ہیٚچھ مےٚ اَصٕل پٲٹھۍ سۄ واشنٛگ مِشیٖن چَلاوٕنۍ پَتہٕ ہیٚچھ مےٚ زٲمۍ تہِ چھَلٕنۍ بہٕ حظ چھَلان شُرٮ۪ن ہِنٛز وردی تہِ حظ چھَس بہٕ چھَلان وَنٛدَس حظ چھِ واریاہ فٲیِدٕ وَنٛدَس حظ أتی پَلو ژور نِوان مِشیٖن منٛز چھلِتھ وَنٛدَس حظ چھِ آسان کَم تہِ پاوَر مگر حظ لاگان سٹٮ۪بلایزَر سُہ ٹرٛانَسفارمَر چھُ نہ حظ کیٛاہ تھانۍ وَنان تَتھ سُے حظ لاگان سُہ دِوان اَصٕل پاوَر پَتہٕ حظ چھَلان اِنسان واشنٛگ مِشیٖن منٛز پَلو اَصٕل پٲٹھۍ أتی حظ چھَلان پَلو پَتہٕ حظ ترٛاوان تِم أتی ترٛاوان أتی تاپَس تہٕ مےٚ حظ درٛاے سُہ اَصٕل واشنٛگ مِشیٖن مےٚ حظ ٲسۍ بَچہِ گژھان سکوٗل بہٕ حظ ٲسٕس کُنہِ جاے گژھان تِمَن حظ ٲس مےٚ پَتہ مےٚ حظ ٲس نِچ باہہ ؤرِش سۄ تہِ ٲس مےٚ بِچٲر یِوان تٔمِس ٲسٕس بہٕ تھَوان ؤنِتھ سۄ حظ ٲس مےٚ ژھٕنان تِم پَلو زٕ ژور چھِ اَصٕل واشنٛگ مِشیٖن حظ چھِ اَصٕل فٲیِدٕ اَصٕل فٲیِدٕ حظ اوس مےٚ واشنٛگ مِشیٖنہِ مےٚ حظ اوس کانٛہہ تہِ ہمساے اَسہِ ٲس ہمساے باے أتۍ یِمَن حظ ٲس نہٕ واشنٛگ مِشیٖن سۄ تہِ ٲس یِوان بہٕ ٲسٕس وَنان وَلَے چھَلہِ کینٛہہ نَے چھُنہٕ اَصٕل مِشیٖن حظ ٲس مےٚ اَصٕل پٲٹھۍ ٲسٕس بہٕ واشنٛگ مِشیٖن منٛز پَلو چھَلان اَصٕل پٲٹھۍ حظ ٲس اَصٕل پٲٹھۍ مےٚ حظ اوس ہَزبَنٛد یِوان بہٕ ٲسٕس تٔمِس تہِ وَنان دَپان ٲسَس چھَل أتۍ عیٖد حط ٲس آسان بہٕ حظ ٲسٕس عیٖز دۄہ ترٛاوان کَملہٕ تہِ أتھۍ منٛز سورُے ترٛاوان دَہ مِنَٹ ٲسٕس بہٕ دِوان پَلو چھَل اَصٕل واشنٛگ مِشیٖن حظ ٲس مےٚ حظ ٲس اَمہِ برونٛٹھ ٲسٕم مےٚ انیو سُہ ؤرپوٗل سۄ نہ حظ ٲسٕم نہٕ ٹھیٖک پَتہٕ حظ أنۍ مےٚ سیمسیٚنٛگ سۄ حظ ٲس واریاہ مِشیٖن تہِ حظ آے دٔرٛجی مگر واریاہ اَصٕل مِشیٖن ٲس پَتہٕ حظ ہیٚچھ مےٚ آرام سان مِشیٖن وِشیٖن چَل اَصٕل پٲٹھۍ حظ ہیٚچھ مےٚ مِشیٖن وِشیٖن چَلاوٕنۍ مےٚ تہِ حظ اوس نہٕ گۄڈٕ تَگان پَتہٕ آیَم ہمساے باے مےٚ دوٚپُس تَلہٕ لَگیہِ بلاے مےٚ ہیٚچھناوتہٕ یہِ واشنٛگ مِشیٖن یہِ کِتھ کٔنۍ چھِ چَلاوٕنۍ پَتہٕ ووٚنُن دوٚپُن یہِ گٔیٚے ڈرٛین پَتہٕ دوٚپُن یہِ گوے سِپنَر پَتہٕ ووٚنُن یہِ گٔیٚے یہِ واش اَتھ چھِ آسان واش یِم چھِ آسان پَلو چھَلٕنۍ اَتھ منٛز پَتہٕ حظ ہیٚچھ مےٚ اَصٕل پٲٹھۍ واریاہ واریاہ پَتہٕ کَملہٕ تہِ ترٛایے مےٚ اَتھ اَکہِ دۄیہِ لَٹہِ تِم تہِ چھیٚجَم واشہِ وورِ چھَجَم سُہ شُرۍ ٲسۍ اَنان سکوٗل بیگ تِمَن تہِ حظ ٲسٕس بہٕ تَتھ سکوٗل بیگَس منٛز یہِ تِم تہِ ٲسٕس بہٕ چھَلان اَصٕل پٲٹھۍ ٲسٕم پَتہٕ حظ گوٚو ایٹلیٖسٹہٕ گوٚو تہٕ مےٚ گیٚے واشنٛگ مِشیٖنٕے خراب پَتہٕ حظ أنۍ مےٚ پَتہٕ حظ گۄڈٕنٮ۪تھٕے حظ ٲسٕس بہٕ چھَلان تہٕ تَتھ حظ بیوٗٹھ مےٚ یہِ ڈرٛین چھَ نہٕ حظ تَتھ حظ گووُم سُچی خراب پَتہٕ حظ کٔر مےٚ تَتھ گوٚو مےٚ سُچی خراب پَتہٕ حظ اوٚنُم اَکھ میٚکنِک اعجاز صٲب تٔمِس حظ ووٚن مےٚ دوٚپمَس تَلہٕ حظ اعجاز بَیا یَتھ دِ مِشیٖن نظر مےٚ حظ گٔیٚے مِشیٖنی خراب تٔمۍ ووٚنُن دوٚپُن اَتھ چھی لگان رۄپیہِ ساس مےٚ ووٚنُن ہَتہٕ حظ ییٖتِس نہٕ مےٚ أنۍ یہِ تیٖتِس حظ پیوٚ مےٚ اَتھ پٮ۪ٹھٕ لاگُن پَتہٕ حظ لوٚگ مےٚ تَتھ سُہ رۄپیہِ ساس حظ لوگمَس مےٚ پَتہٕ حظ گٔیٚے سۄ حظ گٔیٚے پَتہٕ حظ گٔیٚے سۄ خراب پَتہٕ ترٛٲوۍ مےٚ تَتھ منٛز حظ ترٛاے مےٚ کَملہٕ تیٖتِس کالَس اوس اَصٕل پٲٹھۍ پَتہٕ حظ ترٛاے مےٚ تَتھ منٛز کَملہٕ تَتھ حظ گوٚو مےٚ موٹَر تہِ بِہتھٕے موٹَر تہِ بِہتھٕے پَتہٕ حظ گوٚو تَتھ کٲم پَتہٕ اوٚنُم بیٚیہِ میٚکنِک دوٚپُن اَتھ چھی موٹرَس گوٚمُت شاٹ تہٕ یہِ چھی دوٚدمُت پَتہٕ حظ آو لگ بگ زٕ ژور پانٛژھ ساس حظ زٕ ترٛےٚ ساس حظ آو پَتہٕ تَتھ موٹَر پَتہٕ لاگنوو مےٚ تَتھ موٹَر تہِ لاگنوو مےٚ اِتھَے کٔنۍ سُہ حظ گٔیٚے مےٚ پَتہٕ واشنٛگ مِشیٖن سۄ نہٕ حظ ٲس نہٕ نہ بہٕ ٲسٕس توٚتانۍ کَملہٕ چھَلان تِم تہِ نہٕ حظ ٲسٕس بہٕ ہیٚکان وۄنۍ چھٔلۍ کَملہٕ تہِ نہٕ بہٕ تَتھ منٛز چھَلٲنٕے سۄ حظ گٔیےٚ واشنٛگ مِشیٖنی خراب واشنٛگ مِشیٖن گٔیٚے مےٚ پَتہٕ خراب سُہ حظ گٔیٚے مےٚ اٮ۪ٹلیٖسٹَس پٮ۪ٹھ وۄنۍ حظ ٲسٕس بہٕ اَکھ اَکھ میٚکنِک اَنان سُہ حظ ٲسُم وَنان یوٗت لٔگی تہٕ تیوٗت لٔگی سُہ حظ گٔیٚے اٮ۪نٛڈَس گٔیٚے سۄ مےٚ واشنٛگ مِشیٖنٕے خراب مےٚ حظ پھیوٗر پَتہٕ مےٚ دَپے بہٕ نِمہٕ کَمپٔنی پٮ۪ٹھ مےٚ دوٚپ نہ مےٚ گوٚو واریاہ ٹایم وۄنۍ کَتہِ رَٹَن مےٚ تِم کَمپٔنی وٲلۍ واپَس اہن حظ پَتہٕ گوٚو مےٚ واریاہ پرٛابلِم مےٚ نہ حظ ٲس نہٕ گۄڈٕ پرٛابلِمٕے بہٕ ٲسٕس دَہ کامہِ کَران بیٚیہِ ٲسٕس بہٕ مطلب پَلو تہِ نِوان چھٔلِتھ یَنہٕ پٮ۪ٹھ مےٚ یہِ واشنٛگ مِشیٖن گٔیٚے نہ حظ خراب بہٕ نہ حظ ہیٚکان تَنہٕ پٮ۪ٹھ کِہیٖنۍ کٔرِتھ وۄنۍ حظ پیٚوان مےٚ اَتھٕ سۭتۍ یہِ حظ یہِ حظ ٲس گۄڈٕ اَصٕل واشنٛگ پَتہٕ حظ گٔیٚے یہِ ایٹلیٖسٹہٕ یہِ گٔیٚے خراب کَملہٕ تہِ ٲسٕس بہٕ چھَلان پَتہٕ نہ اَتھ اَتھ حظ گَرمیٛاو موٹرٕے موٹَر تہِ دوٚد اَتھ پَتہٕ حظ اَنے مےٚ تہٕ پَتہٕ حظ ووٚن میٚکنِک وٲلۍ دوٚپُن یہِ گٔیٚے اَنٛد ہٮ۪تھٕے خراب اَتھ اَندی نہٕ کِہیٖنۍ یوٗتاہ ژٕ اَتھ رۄپیہِ دَہ لاگَکھ تیوٗتاہ چھِ لَگی اَتھ پٮ۪ٹھَے مہ بَناو پَتہٕ حظ أنی نہٕ مےٚ واشنٛگ بہٕ حظ وۄنۍ اَتھٕ سۭتۍ پَلو چھَلان واشنٛگ مِشیٖن حظ ٲس اَصٕل فٲیِدٕ مگر ایٹلیٖسٹہٕ مےٚ گٔیےٚ واشنٛگ مِشیٖنٕے خراب تَس بیوٗٹھ موٹَر تہِ بیوٗٹھ ڈرٛینَر تہِ بیوٗٹھ اَتھ حظ گوٚو وار وار اَتھ اوس ہُہ یَس حظ یہِ اوس پَلو ہۄکھناونُک اوس سُہ تہِ گوٚو اَتھ خراب تَتھ حظ گوٚو خبر کیٛاہ گوس منٛز تہٕ سُہ تہِ چھُنہٕ مےٚ چَلٲنی بہٕ حظ اوس واریاہ فٲیِدٕ اوس وۄنۍ ٲسٕس بہٕ چَلاوان کِہیٖنۍ نہٕ وۄنۍ کیٛاہ حظ کَرٕ وۄنۍ ہَسا ٲسٕس وَنان وۄنۍ اَنہٕ واشنٛگ مِشیٖن بیٛاکھ تہٕ وۄنۍ حظ چھُم نہٕ تیوٗت گُزارٕے وۄنۍ حظ گٔیٚے یہِ واشنٛگ مِشیٖن تہِ خراب بَچہِ اوس مےٚ یِوان اورٕ سُہ تہِ اوس ژھٕنان یِم پَلو چھٔلِتھ وۄنۍ نہ حظ کٕہٕنۍ چھُم نہٕ چھَلان وۄنۍ گٔیٚے نہ حظ مےٚ واشنٛگ مِشیٖنِٕے خراب یہِ حظ ٲس اَصٕل واشنٛگ مِشیٖن وۄنۍ حظ ہیوٚکھ نہٕ مےٚ أنِتھ وۄنۍ کیٛاہ حظ کَرٕ ہا بہٕ واشنٛگ مِشیٖنٕے درٛاے مےٚ موٹَر پَتہٕ أنِم پَتہٕ نِیَم مےٚ دَپے وَۄنۍ نِم بہٕ میٚکنِکَس تٔمۍ ووٚنَم اَتھ لٔگی واریاہ پونٛسہٕ ژےٚ کَتھ چھی وۄنۍ شیرٕنۍ یہِ ژھٕنُس بَلاے پَتہٕ حظ کٔری نہٕ مےٚ پَتہٕ حظ تھٔو مےٚ سۄ واشنٛگ مِشیٖن بنٛد سۄ حظ مےٚ گَرِ گۄڈٕ حظ دِژے تٔمۍ اَصٕل فٲیِدٕ پَتہٕ حظ گٔیٚے ایٹلیٖسٹَس خراب پَتہٕ ترٛٲوۍ مےٚ تَتھ پَلو ہَلکے پَلو زٕ ژور تہٕ تِم تہِ گوس تِم تہِ آے نہٕ چھَلنَے پَتہٕ حظ کَرے مےٚ کٲم پَتہٕ ترٛوو مےٚ تَتھ منٛز یہِ پَردٕ حظ ٲسٕس بہٕ چھَلان تِم تہِ نہ حظ کِہیٖنۍ پَتہٕ ترٛٲوۍ مےٚ ہَلکہٕ اَکھ زٕ پَلو حظ سۄ نہٕ حظ ٲسۍ نہٕ پَکناوٲنۍ تَتھ حظ اوس موٹرٕے گژھان جام سُہ حظ ٲسۍ اَکہِ لَٹہِ ٲس سُہ حظ ٲس منٛزٕ ٲس سۄ کَران کٲم تَتھ اوس ٹایمَر تھَوان سۄ حظ ٲس پانَے چَلان زَن حظ اوس فین چَلان تَتھ حظ لٔج نہٕ پَیی تَتھ واشنٛگ مِشیٖن سُہ حظ گٔیٚے مےٚ خرابٕے سۄ واشنٛگ مِشیٖن پَتہٕ کیٛاہ حظ کَرٕ ہا بہٕ وَنیم میٚکنِک تٔمۍ ووٚن اَتھ لَگی واریاہ رۄپیہِ پَتہٕ حظ شیٖر نہٕ مےٚ کِہیٖنۍ نہٕ مےٚ دوٚپ یہِ بہٕ اَتھ رۄپیہِ دَہ لاگہٕ تہِ اَنہٕ بہٕ پَگاہ نٔوٕے أتی خۄداے رُت چارٕ کَرِ مےٚ نظ حظ اوسُے نہٕ ییٚتہِ حظ پَتہٕ دۄہ دیٖن پیٚوان راوناوُن گژھان کَمپٔنِیَن تِمو تہِ حظ ووٚن یہِ گژھِ نہٕ اوٚتانۍ حظ ٲس ٹھیٖک وۄنۍ گٔیٚے خراب وۄنۍ کیٛاہ حظ کَرٕ بہٕ وۄنۍ حظ کَرٕ ہا بہٕ کٲم تہٕ وۄنۍ ٲسٕس وَنان وۄنۍ اَنہٕ بہٕ نٔو واشنٛگ مِشیٖن وۄنۍ حظ بہٕ ٲسٕس وَنان کُنہِ کَمپٔنی پٮ۪ٹھ گژھٕ وۄنۍ صاف مِشیٖن اوٚتانۍ اَنے یَم یہِ تہِ حظ ٲس اَتھ گوٚو موٹرٕے جام پَتہٕ ٲسٕس بہٕ ترٛاوان پَلو اَتھ منٛز یہِ حظ ٲس پانَے جام گژھان منٛزٕ ٲس پانَے چَلان منٛزٕ اوس نہٕ کِہیٖنۍ نہٕ ڈرٛین تہِ حظ ٲسٕس کَران ڈرٛین تہِ گٔیَس خرابٕے پَتہٕ حظ اوس سُہ سُپنَر سُپنَر تہِ اوس جام گژھان تَتھ ٲسٕس بہٕ ترٛاوان گۄڈٕ حظ یِم ہے یہِ مطلب وۄنۍ ویٹہٕ دار پَلو تہِ اوس چَلان پَتہٕ اوس سُہ پَتہٕ ترٛٲوۍ مےٚ پَتہٕ ٲسٕس بہٕ ترٛاوان اَتھ ویٹہٕ دار پَلو تِم تہِ نہ حظ ٲس نہٕ پَتہٕ پَتہٕ اوس نہٕ کِہیٖنۍ چَلٲنی ایٹلیٖسٹَس پٮ۪ٹھ حظ گٔیٚے یہِ سٲرٕے واشنٛگ مِشیٖن خراب اہن حظ